السلام علیکم ورحمتہ اللہی برکاتہُ نہ مےٚ چھُنہٕ باسان کہِ کشمیٖری زُبان چھِ میٖڈیا ہس تہٕ سکولی اِدارن منٛز ترجیح یِوان دِنہٕ